اے آیۍ یعنی کہِ آٹِفِشَل اِنٹیٚلِجَنس ہَسا چھُ اکھ اصٕل چیٖز تہٕ اتھ ہَسا چھُ کینٛہہ خَراب چیٖز تہِ اتھ مَنٛز ایٚمِکۍ اصٕل چیٖز ہَسا چھِ یِم زِ یہِ ہَسا چھِ سون ٹایم بَچاوان یہِ ہَسا چھُ اَسہِ واریاہ کینٛہہ تِم کامہِ کَرنہ جلدی دِوان کَرنہ یِمَن بیسِکلی ہُتھ پٲٹھۍ واریاہ ٹایم لَگہے اَگَر تِم باقیو طٔریٖقو کَرہوکھ یِتھ پٲٹھۍ کوڈِنٛگ چھِ آسان سٹریٖم لاینِنٛگ چھِ آسان وَغیرہ وَغیرہ چیٖزَن مَنٛز چھِ اے آیَن واریاہ مَدَد کٔرمٕژ اے آیِکۍ ڈِس ایٚڈوانٹیج یعنی کہِ ما نا مُفاد چھِ یِم زِ یہِ ہَسا چھُ نہٕ یہِ ہَسا چھِ اِنسان سٕنٛز دٮ۪ما دِمٲغی کوشِش کم کَران زِ اِنسانَس ہَسا چھنہٕ تیٖژاہ ضروٗرَت پیٚوان پَننہِ دٮ۪ماغِچ یوٗز کَرنٕچ تہٕ یہِ ہَسا چھُ اِنسانَس لیزی تہِ بَناوان اتھ مَنٛز ہَسا چھُ اتھ مَنٛز ہَسا چھُ نہٕ لُکَن لُکَن سورٕے کینٛہہ کٔرِتھ دِوان تہٕ امہِ سۭتۍ ہَسا ہیٚکَن لُکھ پَنٕنۍ جاب تہِ گَوٲیِتھ تہٕ یُس ہَسا اے آیۍ کوڈی کوڈ چھِ بَناووان تمہ کہِ وَجہ سۭتۍ پیٚن نہٕ لُکَن کوڈ تہِ بَناونی تہٕ یہِ ہَسا چھُ اکھ لاس ہیومَنَن خٲطرٕ